أسۍ چھِ زٔمیٖندار اسہِ حظ چھِ وٲر تہِ چھِ اسہِ تَتھ منٛز چھِ أسۍ بَناوان سَبزی تَتھ منٛز چھِ اسہِ نیران اَلہٕ وانٛگَن مَکایہِ وچہِ لٲر ہاکھ اسہِ حٕظ چھِ روزان أسۍ حٕظ چھِ روزان دٕۍ پوٗر دٮ۪درَم باغ حظ چھِ أسۍ روزان أسۍ حٕظ چھِ واریاہ دوٗر روزان اسہِ حظ چھُ أسۍ چھِ مَگر مٮ۪حنَت کَران اسہِ حظ چھُ نیران گَرَس منٛزٕے حظ چھُ اسہِ نیران اَلہٕ حظ چھِ أسۍ بَناوان اَسہِ حٕظ چھِ سَبزی نیران سٲرٕے سَبزی حظ چھِ اسہِ نیران گَرَس منٛز وانٛگَن اَلہٕ لٲر بیٚیہِ حظ چھِ اَسہِ مَکایہِ وچہِ نیران وٕنکٮ۪نَس بیٚیہِ حظ چھُ اسہِ زٔمیٖن دانہِ حظ چھُ اسہِ نیران تومُل حظ چھُ اسہِ نیران پتہٕ حظ چھِ أسۍ یہِ کَران کٲم أسۍ حٕظ چھِ واریاہ مٮ۪حنَت أتھۍ زٔمیٖنَس سۭتۍ کَران پتہٕ حٕظ چھِ أسۍ أکیاہ یہِ مگر اسہِ حٕظ چھُ واریاہ ہِیوٚر بَسان أسۍ حٕظ زَن تہِ کٕنہوو یہِ أکِس دُکاندارَس أکِس ییٚمِس کٕنہوٚو یُس مَگر اسہِ حٕظ چھُ وارایاہ مُشکِلات یِوان اسہِ حٕظ چھُ واریاہ اسہِ حظ چھُنہٕ تور ٹرٛانَسپوٹ تِنہٕ حٕظ چھُنہٕ گاڑین ہُنٛد حِساب تِنہٕ حظ چھُنہٕ تور کھَژنَس کِہیٖنۍ أسۍ حٕظ چھِ ہِیوٚر بَسان پتہٕ حٕظ چھِ ٲسۍ کَران وَسان چھِ أسۍ مارکٮ۪ٹ مَگر اَسہِ نہ حٕظ چھُ مارکٮ۪ٹ یِوان تِیوٗتاہ نہ حظ چھُ اسہِ مارکٮ۪ٹ یِوان کِہیٖنۍ أسۍ زَن تہِ کٕنہوو یہِ مارکٮ۪ٹَس منٛز اسہِ حظ چھُ واریاہ ماکٮ۪ٹَس منٛز یِوان کَم یَپٲرۍ حظ چھِ أسۍ مٮ۪حنَت کَران اَتھ حٕظ چھُ واریاہ مٮ۪حنَت لَگان أسۍ حٕظ چھِ أتھۍ مَنٛز آسان آسان سٲری بٲژ کَران مٮ۪حنَت اَتھ مَنٛز رُوان یہِ سَبزی وَبزی پتہٕ حٕظ چھُنہٕ اسہِ بٕتھِ یِوان اتھ کِہیٖنۍ اسہِ حٕظ چھِ واریاہ مٮ۪حنَت پٮ۪وان کَرٕنۍ وَنۍ حٕظ کٕنہٕوو أسۍ یہِ پانٕے مارکٮ۪ٹَس منٛز مَگر اسہِ حٕظ چھُ واریاہ دوٗر گَژھان مارکٮ۪ٹ اسہِ حٕظ چھُ پٮ۪وان مُشکِلات حٕظ چھِ اسہِ مگر مٮ۪حنَت حٕظ چھِ أسۍ واریاہ مَنٛز حظ چھِ اسہِ نیران سارے سَبزی حظ چھِ اسہِ نیران وٕنکٮ۪نَس واریاہَن منٛز مگر اسہِ حٕظ چھُ واریاہ مُشکِلات گَژھان کٕننَس منٛز بییہِ حٕظ چھُ اسہِ یُس یہِ ہٮ۪وان چھُ سُہ نہٕ حٕظ چھُ اسہِ پَتہٕ تِیوٗتاہ اتھ دِوان کِہیٖنۍ مَطلَب یُس ریٹ آسہِ دِنۍ تِیوٗتاہ نہٕ حٕظ چھُنہٕ دِوان کِہیٖنۍ نَتہٕ حٕظ چھِ أسۍ زمیٖندار أسۍ حٕظ چھ دانہِ وۄبداوان تَتھ منٛز حٕظ چھُ اسہِ پَتہٕ تومُل نیران سُہ تہِ حٕظ چھُ أسۍ پتہٕ کٕنان پتہٕ حٕظ چھِ أسۍ اکہِ ریٹہٕ اسہِ کٕنان تِم حظ چھِ پتہٕ تورٕ دِوان کَم ریٹ تِم حظ چھِ پَتہٕ بیٚکہِ بیٚکِس ریٹَس منٛز کٕنان حٕظ چھِ پتہٕ تِم مگر اسہِ نہٕ حظ چھُ سُہ فٲیِدٕ ملان کینٛہہ یوٗتاہ أکِس زمیٖندارَس أکِس ییٚمِس گَژھِ ملُن زمیٖندارَس أکِس فٲیِدٕ تِیوٗتاہ نہٕ حظ چھُنہٕ اسہِ ملان سُہ فٲیِدٕ چھُنہٕ اسہِ ملان کِہیٖنۍ مٮ۪حنَت حٕظ چھِ اسۍ مگر کَران واریاہ أسۍ حٕظ چھِنہٕ نَتہٕ حٕظ چھِ اسہِ واریاہ نیران سَبزی وارین منٛز أسۍ حٕظ چھِ اَلہٕ تہِ چھِ آسان ہاکھ حٕظ چھُ اسہِ نیران وانٛگَن حظ چھِ اسہِ نیران ٹَماٹَر حٕظ چھِ اسہِ نیران وٕنکٮ۪نَس مَکایہِ وچہِ چھِ آسان ہٮ۪مبہٕ فَراش بیٖن حٕظ چھِ آسان اسہِ حظ چھُ آسان اسہِ حظ چھُ آسان رَزما دال حٕظ چھِ أسۍ وۄبداوان تَتھ منٛز تَتھ منٛز حٕظ چھُ اسہِ واریاہ مَگر پتہٕ نہ حظ چھُنہٕ بٕتھِ یِوان تیوٗتاہ کِہیٖنۍ اَسہِ حٕظ چھُ پتہٕ بٕتھِ یِوان کَم کینٛہہ ژاہ آسہِ سُہ چھُ مَگر ہِیوٚر بَسان وَنۍ حٕظ اسہِ حٕظ چھُ پٮ۪وان وَسُن واریاہس مارکٮ۪ٹَس منٛز پٮ۪وان واریاہ وَسُن بۄن أسۍ زن تہِ کٕنہوٚو یہِ أسۍ زَن تہِ کٕنہوو یہِ پانٕے مگر أسۍ حٕظ چھِ واریاہ ہِیوٚر بَسان أسۍ زَن تہِ وَسٕہوٚو بۄن کٕنہٕو یِمَن أکِس ریٹہٕ أسۍ کٕنہٕو پانٕے مَطلَب اَصٕل ریٹَس پتہٕ حٕظ چھُ اسہِ مگر تِیوٗتاہ یِوان کِہیٖنۍ یورٕ حٕظ چھِ اسہِ مٮ۪حنَت کھاد حٕظ چھِ أسۍ اَتھ منٛز اِستِعمال کَران پَہہ حٕظ چھِ اَتھ منٛز کَران گاو حٕظ چھِ اسہِ رَچھان تَتھ منٛز حٕظ چھِ اسہِ أکیا گاو کَران گُہہ سُہ حٕظ چھِ پتہٕ أسۍ ترٛاوان یِمنٕے ڈورٮ۪ن چھِ أسۍ پَتہٕ ترٛاوان سُہ سَبزی منٛز حٕظ چھِ أسۍ ترٛاوان گۄڈٕ حٕظ چھِ اسہِ یہِ نِہٲلۍ آسان گَری حٕظ چھِ یہِ بِیٲلۍ وَوان یِمن ڈورٮ۪ن پتہٕ حٕظ چھِ یہِ کَران کٲم پتہٕ حٕظ چھِ یِمن نِہٲلۍ رُوان اَتھ حٕظ چھُ پٮ۪وان واریاہ مٮ۪حنَت اَتھ حٕظ چھِ سَبزی پَتہٕ کَران کٲم رُوان حٕظ وانٛگَن نِہٲلۍ تَتھ حظ چھِ ترٛیہِ ژوٚرِ لَٹہِ پٮ۪وان ژوٗر کَرُن ہاکَس حٕظ أسۍ چھِ مَکایہِ وَچن حٕظ چھِ أسۍ رُوان وٕنکٮ۪نَس بیٚیہِ حظ چھ آسان اسہِ یِم اَلہٕ اَتھ منٛز یِمن اَلن کُلٮ۪ن حظ چھِ اسہِ واریاہ مٮ۪حنت یِمَن حٕظ چھِ اسہِ پٮ۪وان لورِ تھاونہِ ڈَکھ کَرُن بوٚڈ پَہَم ڈَکھ حٕظ چھُ اسہِ یِمن پٮ۪وان کَرُن پتہٕ حٕظ چھِ یِمن اَلہٕ کُلٮ۪ن ترٛاوان صُبحٲے صُبحٲے توملُک چھٮ۪لی ؤنۍ حٕظ چھِ پَتہٕ أسۍ یِمن ترٛاوان یِمن اَلہٕ کُلٮ۪ن پتہٕ حٕظ چھِ أسۍ یِمن الہٕ کُلٮ۪ن کَران کٲم ترٛاوان صُبحٲے صُبحٲے چھٮ۪لی وٲنۍ صُبحٲے وٕتھتھ پتہٕ حٕظ چھِ تَمہِ سۭتۍ یِمَن اَلہٕ پٮ۪وان واریاہ بیٚیہِ حٕظ چھِ ترٛاوان گاڈَن ہُِنٛد ڈوٚم تَمہِ سۭتۍ حٕظ چھِ یِمن اَلہٕ کُلٮ۪ن پٮ۪وان الہٕ اسہِ واریاہ تمہِ سۭتۍ حٕظ چھُ اسہِ پتہٕ فٲیِدٕے ملان بیٚیہِ حٕظ چھِ أسۍ ترٛاوان اَتھ منٛزتہِ گُہہ اَتھ حٕظ چھِ صُبحٲے صُبحٲے بیٚیہِ أسۍ ترٛاوان سَگہٕ حٕن حٕظ چھِ أسۍ ترٛاوان دُہوے دُہوے لٲر کُل تہِ حٕظ چھُ یِتھٕے کٕنۍ کَران تَتھ تہِ حٕظ چھِ أسۍ بٮ۪ڈ ہِیوٗ پتہٕ حٕظ چھِ أسۍ رُوان تَتھ منٛز لٲر کُل تَتھ تہِ حٕظ چھِ پتہٕ أسۍ کَران ڈَکھ سُہ تہِ حٕظ چھُ ڈَکھَس کھَسان پتہٕ حٕظ چھُ سُہ تہِ پٮ۪وان لٲر کُلۍ پتہٕ حٕظ چھِ دِوان پَننٮ۪ن بٲگراوان کٕنان تہِ کٕننَس منٛز حٕظ چھُنہٕ اسہِ کانٛہہ تہِ فٲیِدٕ یِوان کینٛہہ وَنۍ حٕظ چھِ أسۍ وَنان اسہِ گَژھَن کھادِ ہِنٛدۍ پونٛسٕے یِنۍ کھادِ کھادٕے یٲژ گٔژھ وَنۍ اسہِ پَننہِ وارِ ہُنٛد مَطلَب أسۍ حٕظ چھِ اَتھ منٛز کَران یہِ تہٕ بیٚیہِ حٕظ چھِ أسۍ گایہِ گایہِ ہُنٛد گُہہ تہِ اَتھ ترٛاوان اَتھ اَتھ وارِ منٛز حظ چھِ أسۍ ترٛاوان تَمہِ سۭتۍ چھِ اسہِ سَبزی تہِ بَنان واریاہ اصل تَمہِ سۭتۍ حٕظ چھُ اسہِ ہاکھ بَنان بیٚیہِ حٕظ چھِ اسہِ یِم فَراش بیٖن حٕظ چھِ ہٮ۪مبہٕ یِمن چھِ أسۍ کٲشِر پٲٹھۍ ہٮ۪مبہٕ تم تہِ حٕظ چھِ أسۍ تَتھ منٛز ترٛاوان تَتھ منٛز حِظ چھِ بَنان تَتھ اَصٕل پٲٹھۍ یِم ہٮ۪مبہٕ پتہٕ حٕظ چھِ أسۍ تِم پانَس رَنان کَران پانَس تہٕ دِوان بییہِ اگر رِشتہٕ دار تہِ ییہِ تِمن تہِ حٕظ چھِ أسۍ پتہٕ دِوان تِم ہٮ۪مبہٕ وٮ۪مبہٕ تمَن تہِ اَصٕل پٲٹھۍ پانَس تہِ کھٮ۪وان بیٚیہِ حٕظ چھِ أسۍ ییٚکیا یہِ کَران کٲم مَگر اسہِ نہ حٕظ چھُنہٕ مارکٮ۪ٹ تِیوٗتاہ کِہیٖنۍ یوٗتاہ حٕظ گَژھِ یُن وٕنکٮ۪نَس حٕظ چھُنہٕ نتہٕ مارکٮ۪ٹَس منٛز تِیوٗتاہ درٛوگ مَگر سُہ چھُنہٕ اسہِ پَننِس گَرَس منٛز ملان اسہِ کِہیٖنۍ تیوٗتاہ یوٗتاہ اسہِ ملُن گَژھِ نَتہٕ حٕظ چھُ ماکٮ۪ٹَس منٛز حٕظ چھُ وٕنکٮ۪نَس ہَتھ رۄپیہِ اَل اسہِ حٕظ چھِ دِوان تٕرٛہ رۄپیہِ وُہ رۄپیہِ حٕظ چھِ اسہِ أکِس اَلہِ ملان مَگر اسہِ چھُنہٕ تِیوٗتاہ مارکٮ۪ٹ ملان کِہیٖنۍ مگر یوٗتاہ اسہِ مارکٮ۪ٹ گَژھِ یُن یوٗتاہ گَژھِ اسہِ مارکٮ۪ٹَس منٛز آسُن وٕنکٮ۪نَس اسہِ نہ حٕظ چھُنہٕ نتہٕ حظ چھِ أسۍ ہِیوٚر بَسان واریاہ تَتھ حٕظ چھِ وَنان دِٮ۪درَم باغ تور نہ حٕظ چھنہٕ گاڑِ تہِ کھسان کِہیٖنۍ تور نہ حٕظ چھُنہٕ کانٛہہ چیٖزٕے کھَژان کِہیٖنۍ اسہِ حظ چھُ پتہٕ پٮ۪وان وَسُن اَکھ زٕ کِلوٗ میٖٹَر حٕظ چھِ اَسہِ بۄن پٮ۪وان وَسُن پتہٕ حٕظ چھِ أسۍ تَتھ کَران کٲم تَتہِ حٕظ چھُ اَسہِ پٮ۪وان والُن حظ چھُ اسہِ پٮ۪وان تِمَن باپارٮ۪ن دِیُن پتہٕ اگر حٕظ تِم حٕظ چھِنہٕ مگر اسہِ دِوان پتہٕ تیٖژا ریٹ کِہیٖنۍ أسۍ حٕظ چھِ مٮ۪حنَت مگر کَران وارِیاہ أسۍ حٕظ چھِ ہِیوٚر بَسان واریاہ ہِیوٚر بَسان بیٚیہِ حٕظ چھِ أسۍ پَتہٕ پانَس تہِ کھٮ۪وان رِستہٕ دارَن تہِ دِوان أتی حٕظ چھِ أتی مَزٕ لَگان أتی حٕظ چھُ اَصٕل بییہِ حٕظ چھُ اسہِ خوشی ملان أسۍ چھِ پَننہِ یَتھ وارِ سۭتۍ کَران پَننہِ یَتھ سۭتۍ امہِ سۭتۍ چھُ صِحٮ۪ت تہِ روزان ٹھیٖک اَصٕل پٲٹھۍ چھ صِحٮ۪ت روزان صُبحٲے تہِ شامنس آسان وارِ منٛز وٕنکٮ۪ن تہِ چھِ مَکایہِ وَچہِ اَنان اورٕ بٕزان حٕظ کھٮ۪وان حٕظ پتہٕ مَکایہِ وَچہِ تَتھ تَمہِ سۭتۍ تہِ حظ چھُ مَزٕ لَگان تِمن مَکایہِ وَچٮ۪ن تہِ حظ چھُ واریاہ مَزٕ